اسلام علیکُم ورحمتُ اللہ وَبَرَکاتُہ تُہۍ چھوا لول پار پولٹٕرِی فارم پٮ۪ٹھ اَسہِ حظ یِتھ کٲٹھۍ دِوان اَسہِ چھِ کسٹمَر أسۍ حظ کٔرۍ کۄکَر ضوٚرَتھ اَسہِ چھِ لگ بگ چھِ اَسہِ بایلَر کۄکر ضوٚرَتھ بیٚیہِ چھِ یِمے پیرَنٹٕس ضوٚرَتھ بیٚیہِ چھِ پننہِ شوقہٕ بیٚیہِ چھِ پَننہِ شوقہٕ خٲطرٕ کیٚنٛہہ ضوٚرَتھ کۄکر لۄکٕٹۍ پوٗتۍ آ خانٛدرَس خٲطرٕ چھِ تھاوُن لگ بگ یِمے کۄینٛٹل کھنٛڈ چھِ تھاوٕنۍ یِمے بایلَر تہٕ پیرَنٹہٕ یِکوَٹَے تیلہِ مےٚ چھُ ناو یِتھ کٲٹھۍ عمران نظیٖر میٖر آ روزان چھِ أسۍ ییٚتی بوگَنۍ تہٕ اَسہِ حظ کَر راقب بَاے نہ تٔمۍ دِیُت یِتھ کٲٹھۍ تُہُنٛد کَنٹیکٹ نمبر بۄیلر تہٕ یِمَے پیرَنٹہٕ تھٲیِو تُہۍ کۄ کۄینٛٹل کھَنٛڈ آ تِم تہِ تھٲیِو پنٛژاہ شیٚٹھ پنٛژاہ شیٚٹھ کے جی پنٛژاہ شیٚٹھ کے جی ریٹ کِیاہ گَژھِ اَتھ پانٛژھ دہ تھٲیِتھٕے تِم تہِ زٕ ہتھ تہٕ دَہ کَم گژھِ نا کِہیٖنٛۍ تۄہہِ کَتہِ چھُو یہِ لون پولٹٕرِی فَارم یہِ تہِ چھِ ہٮ۪کان ڈِلوَر کٔرِتھ مےٚ چھِ پانَے یُن ہوم ڈِلِؤری تہِ ہا وۄنۍ کوٗتاہ گژھِ ریٹ مخصَر اَتھ نہ بیٚیہِ ہُم لکٕٹۍ پوٗتۍ ہتَھ رۄپیہِ اَکھ پوٗت مےٚ باسان چھُ زیادٕ ہَتھ رۄپیہِ شیٖتھ رۄپیہِ کٔرِو أکِس کٔرِو سا حظ وۅنۍ

اَوا زٕ ہَتھ کٕم چھِ اَوا ہُہ چھِ اَکھ ہَتھ شیٹھ نا بیٚیہِ چھا کانٛہہ وَیٚرَایِٹی ما چھِ بیٚیہِ کانٛہہ سُہ کۭتِس چھُ گژھان لگ بگ ڈاے ہَتھ رۄپیہِ ہُتھِ گژھِ نا کَم کیٚنٛہہ وۄنۍ چھِ نہٕ ہُم کۄینٛٹَل بایلَر کۄینٛٹَل بایلَر چھِ کۄینٛٹل نِنۍ ہُم چھِ نِنۍ پان پنٛژاہ شیٹھ کِلوٗ نہ نہ پیرَنٹہٕ پیرَنٹٕز چھِ نِنۍ پنٛژاہ شیٹھ کِلوٗ اَوا بیٚیہِ چھِ یِم کۄکر لگ بگ کٲشِر پانٛژھ شےٚ پانٛژھ تانۍ آ بیٚیہِ تِم لۄکُٹ پوٗتۍ تھَٲیِو تِم تہِ دۄہ دہ دہ آ أسۍ چھِ روزَان یِتھ کٲٹھۍ کۄلگامہِ حظ چھِ اَسہِ روزَان ڈِسٹرِک چھِ اَسہِ کۄلگوم بُلاک گُو بُلاک چھِ اَسہِ دِوسَر روزَان چھِ أسۍ کیٚلم بوز گام آ کُنوُہ وَن نایِن کُنوُہ زٕ ترٛووُہ اَکترٕ

عِمران میٖر عِمران نِٮ۪یَر عیٖدگاہ بوزگام اَدٕ سا اَدٕ سا کیٚنٛہہ چھُنہٕ اَدٕ سا کیٚنٛہہ چھُنہٕ